ڈرایِنٛگ سِکِل ہیٚچھنہٕ خٲطرٕ ساروی کھۄتہٕ ضروٗری کیاہ چھُ گۄڈنؠتھ چھُ اِنسانَس پرٛیکٹِس کَرٕنۍ پرٛؠکٹِس چھِ ڈیلی بَیسِز پؠٹھ کَرٕنۍ تٔمِس چھِ رَیٚگُلَرلِی ہر دۄہ پرٛؠکٹِس کَرٕنۍ تاکہِ سُہ گژھِ بہتر کیوں کہِ أسۍ یُس تہِ کٲم کَرو یُس تہِ سِکِلز اَسہِ ڈؠولَپ آسہِ کَرُن تَتھ خٲطرٕ یُس ساروی کھۄتہٕ ضٔروٗری چیٖز چھُ سُہ چھُ پرٛؠکٹِس اگر زِ أکِس بَچَس أسۍ گۄڈنِکۍ پؠٹھٕے اَکھ پؠنسَل دِمو ڈرٛایِنٛگ پیپَر دِمو گۄڈنِکۍ دۄہ لَگایہِ سُہ تھوڑا بہت لایِنٕز وغیرہ لوٚت لوٚت لوٚت لوٚت لوٚت لوٚت بَنایہِ سُہ فٕلار لوٚت لوٚت لوٚت لوٚت لوٚت بَنایہِ سُہ باقٕے چیٖز تہٕ اِتھے پٲٹھۍ گژھِ سُہ تھوڑا بہت یی تٔمِس سِکِلزَن منٛز اِمپروٗمؠنٛٹ